اگر أسۍ کٔشیٖر ہِنٛز کَتھ کَرو کٔشیٖرِ منٛز چھِ واریاہ تِم تہِ گَرٕ یا تِم تہِ علاقہٕ یِمَن زَن نہٕ یۄس یِنٕچ گژھنٕچ سہوٗلیت دٔستِیاب چھِ کیٚنٛہہ تہِ کیٚنٛہہ چھِ واریاہ غریٖب تہٕ تِم چھِنہٕ ہٮ۪کان پَنُن کانٛہہ ٹرٛانسپوٹ تھٲوِتھ تِم چھِنہٕ ہٮ۪کان تیُتھ کانٛہہ یہِ ٹرٛانسپوٹ یوٗز کٔرِتھ کہِ ییٚمہِ سۭتۍ زَن کہِ تِم ہٮ۪کَن جلدی ہَسپَتال وٲتِتھ یا جلدی یا ییٚتہِ تِم کٲم آسَن کَران تور وٲتِتھ یا کٲم نہٕ کیٚنٛہہ تِم تُہۍ أسۍ وَنو یہِ گامٕکۍ لُکھ یِم زَن چھِ تِمَن چھُ پٮ۪وان گامہٕ پٮ۪ٹھ شَہر وَسُن پَرنہٕ خٲطرٕ مگر تِمن یۄس اَسہِ ییٚتہِ ٹرٛانَسپوٹٕچ یۄس فٮ۪سَلٹی چھےٚ سۄ چھےٚ واریاہ مطلب تَتھ چھِ واریاہ خرٲبی تہِ اگر أسۍ اَکہِ حِساب وَنو کہِ یِتھ کٔنۍ زَن کانٛہہ چھُ غریٖب بچور آسان سُہ چھُنہٕ ہٮ۪کان زیادٕ پنٛنہِ خٲطرٕ سُہ چھُنہٕ گاڑِ ہٮ۪کان تھٲوِتھ سُہ چھُنہٕ بایکہِ ہٮ۪کان تھٲوِتھ کیٛازِکہِ تٔمِس چھِنہٕ تیوٗژ آمدٔنی آسان کیٚنٛہہ تَمہِ وَجہ سۭتۍ کیٛاہ چھُ گژھان کہِ یا تہِ چھُ تِمَن پٮ۪وان پَرُن ترٛاوُن یا چھُ تِمن پٮ۪وان مٔزوٗرۍ کَرٕنۍ یا چھُ تِمن پٮ۪وان گَرِ بِہُن یِم زَن کورِ چھِ آسان اَکثر چھِ وٕچھان أسۍ کہِ تِمَن چھِنہٕ یِمَن چیٖزَن ہِنٛدِ وجہ سۭتۍ تہِ دِوان نیرنہٕ کیٚنٛہہ یا تِمَن چھِ یِوان وَنٛنہٕ زِ تُہۍ بِہِو گری کیٛازِ وۄنۍ کَتہِ کھٔسِو گاڑٮ۪ن تہٕ وۄنۍ کَتہِ کٔرِو ہُتہِ پٮ۪ٹھ یور ییٚتہِ پٮ۪ٹھ کھٔسِو تہٕ ؤسِو تہٕ أسۍ کیٛاہ چھِ وٕچھان زِ اَسہِ چھُ یِوان أسۍ چھِ وٕچھان واریاہ گام چھِ کٔشیٖرِ منٛز تِم تہِ یِمَن نہٕ زَنہٕ وٕنہِ گاڑِ چھےٚ وٕچھمَژ کِہیٖنۍ نہٕ یِم زَن وٕنہِ یِمو چیٖزو نِش بےٚ خبر چھِ تِم چھِ اَکثر چھِ أسۍ ٹی وی یَن پٮ۪ٹھ آز کَل وٕچھان یا سوشَل میٖڈیاہَس پٮ۪ٹھ چھِ وٕچھان کیٚنٛہہ گامٕکۍ چھِ آسان تِم یِم زَن وَنان چھِ کہِ اَسہِ ہسا چھِ سَڑکہٕ خراب اَسہِ چھُ اَسہِ چھِنہٕ وٕنہِ آمژٕ سَڑکہِ شیرنہِ کِہیٖنۍ تہِ نہٕ تہٕ اَو کِنۍ چھِ تِمن تِمن چھِنہٕ تِم سہوٗلیت مِلان کیٚنٛہہ تِم چھِنہٕ ہٮ۪کان جلدی وٲتِتھ ہَسپَتالَن تِم چھِنہٕ ہٮ۪کان جلدی وٲتِتھ سُکوٗلَن تِم چھِنہٕ ہٮ۪کان جلدی وٲتِتھ ییٚتہِ تِم نوکری آسَن کَران تَمہِ وجہ سۭتۍ چھُ یہِ اَثر تِمَن پٮ۪ٹھ پٮ۪وان زِ تِمَن نِش چھُ یِم چیٖز یا یۄس کٲنٛسہِ آسہِ نوکری تٔمِس چھُ بِچٲرِس سۄ یِوان نِنہٕ یا کانٛہہ آسہِ بٮ۪مار تٔمِس چھُ خۄدا نَخواستہٕ سُہ چھُ ہٮ۪کان مٔرِتھ تہِ یا کٲنٛسہِ چھُ پٮ۪وان پَرُن ترٛاوُن کیٛازِکہِ اَمی وَجہ کہِ تٔمِس چھُنہٕ بِچٲرِس آسان ٹرٛانَسپوٹ فٮ۪سَلِٹی چھَنہٕ آسان کیٚنٛہہ یا سڑکہٕ چھَنہٕ بَنیمژٕ کِہیٖنۍ تہِ نہٕ